کَشمیٖرُک اکھ مَشہوٗر اِنسان چھُ تٔمِس چھِ وَنان شیخ العالم تہٕ سُہ چھُ اوسمُت واریاہ پرانہِ زَمانن کٔشیٖر منٛز واریاہ زیادٕ بوٚڈ عٲلِم چھُ اوسمُت سُہ اوس کٔشیٖر منٛز یِوان تہٕ یِمن اِسلام ہٮ۪چھناوان تہٕ بیٚیہِ زندگی ہُند طریٖقہٕ ہٮ۪چھناوان کِتھ کٔنۍ پَزِ اَسہِ پَنٕنۍ زندگی گُزارٕنۍ یا باقٕے باقٕے چیٖز یِتھٕے کَنن تہٕ تٔمۍ سٕنز مےٚ چھِ تٔمۍ سٕنز شاعری واریاہ زیادٕ پسند تہٕ تٔمۍ سُند شاعرَن ٲسۍ وَنان أسۍ شرہہِ کیازِ کہِ تِمن ہُند مطلب چھُ آز تران سَمجھ وارٕ وارٕ اِنسانَس تہٕ تٔمۍ سُند اکھ شیر چھُ ان پوس تیلہِ وَن پوش یُس واریاہ زیادٕ مَشہوٗر چھُ تٔمِس چھِ لوٗکھ واریاہ زیادٕ عِزت کران